آ آ دُنیاہَس منٛز چھِ آز واریاہ زیادٕ بدلاو آمُت خَلَق چھِ بدلیمٕتۍ رِشتہٕ چھِ بدلیمٕتۍ دُنیاہ بدلیو أکیاہ وٕچھان چھَکھ نہ اِسرٲیلَس منٛز کیاہ چھِ کران یِم پلَستیٖنَس منٛز کیاہ چھِ یِم اسرٲیلٕکۍ کران یِم اِظرٲیِل کیاہ چھِ کران یِم کِتھۍ کٔنۍ چھِ ماران تہٕ بیٚیہِ چھِ یِم زَن أسۍ رِشتہٕ ٲسۍ اِنسٲنۍ رِشتہٕ أکِس اکھ سُند گژھُن وۄتُھُن بِہُن اوس سُہ تہِ بدلیو تَتھ منٛز تہِ آیہِ وۄنۍ فرق وۄنۍ چھُنہٕ أکِس اکھ نِش گژھان أکِس اکھ سۭتۍ وۄتھان بیہوان چھُنہٕ رِشتہٕ چھِنہٕ وۄنۍ سَمجان کیاہ گوو بٮ۪نہِ چھِ نہٕ مانان بینہِ بوے چھُنہٕ مانان بوے وۄنۍ چھُ صِرف پانیو پانیو پَنٕنٮ۪ن گرَن منٛز چھِ بَس پانیو پانیو نہ چھُ کٲنسہِ پرٕژھان نہ چھُ کٲنسہِ گاران برونہہ کالہِ ٲسۍ أکِس اکھ اَکار بَکار یِوان خاند کُندر آسن اَکار بَکار ٲسۍ یِوان اَتی ٲسۍ گژھان اکھ اوس توٚمُل نِوان بیاکھ اوس نِوان ماز بیاکھ اوس نِوان بیاکھ چیٖز تٔمِس اوس گژھان مدَد آز چھِ لِفافَس منٛز یِم پوٛنسہٕ بَران تہٕ واتان تَمی ساتہٕ تَمی ساتہٕ نیرن اَتی ٲسۍ اَکار بَکار یِوان دۄہ پانٛژھ شیٚے ٲسۍ پھٹراوان کوٗر ٲسۍ نَکھٕ والان نۄش ٲسۍ اَنان وۄنۍ چھُنہٕ سُہ حِساب کِتاب کیٚنہہ وۄنۍ چھُ بیٚیہِ شَرارتٕے تہِ کھسان اَگر کٲنسہِ ہُند گرٕ گژھو تہٕ آز چھِ دَپان وۄنۍ سون تہ گوٚژھ نہٕ کانہہ یُن تہٕ أسۍ تہِ گژھو نہٕ کٲنسہِ ہُند وۄنۍ چھُ پانیو پانیو رِشتہٕ مۄکلیو مطلَبٕے وۄنۍ چھُنہٕ سُہ مَزٕ عیٖدَن کیٚنہہ عیٖدَن پٮ۪ٹھ اوس آسان مَزٕ عیٖد ٲسۍ دَپان خۄش ٲسۍ گژھان وۄنۍ چھِ ہِشی کَتھا کٲنسہِ اوس آسان پَنٕنِس خاندر واندر خۄش ٲسۍ گژھان یِم اَتھ کیاہ چھِ وَنان ذریعہِ ٲسۍ کَم وَسٲیِل ٲسۍ کَم مَگر خوشی ٲس اِطعمِنان اوس سٔکوٗن اوس بٔڑۍ بٔڑۍ مَکانہٕ ٲسۍ نہٕ کیٚنہہ بَجہِ بَجہِ گاڑِ آسہٕ نہٕ کیٚنہہ یِم یِہوے پوٛنسہٕ ٲسۍ نہٕ زیادٕ کیٚنہہ وۄنۍ چھِ پوٛنسہٕ تہِ چھِ مَکانہٕ تہِ چھِ گاڈِ تہِ چھِ وۄنۍ چھُنہٕ سٔکوٗنُے وۄنۍ چھُنہٕ رِشتَن منٛز سُہ مَزَے وۄنۍ چھُنہٕ رِشتَن منٛز سُہ بَروسَے وۄنۍ چھُنہٕ أکِس اکھ تپہٕ پٮ۪ٹھ سُہ اعتٔمادٕے وۄنۍ چھُنہٕ حِساب کِتاب چھُنہٕ وۄنۍ روٗدمُت کیٚنہہ تہِ